ہیلو وعلیکُم السلام آ کیٛاہ دلیٖل ٲس أسۍ چھِ کران ڈٕرے اسہِ نِش حظ چھِ ہر کیٚنہہ چیٖز ایٚوِلیبُل تۄہہِ چھُو فنٛکشَن تُہۍ کَتہِ چھُو بسان چلو ٹھیک اسہِ تہِ چھُ سری نگرے دُکان آ اسہِ حظ چھِ سوُرٕے ایٚولیبُل تۄہہِ کیٛاہ کیٛاہ چھُ ضوٚرتھ اسہِ حظ یہِ کشمیٖری بادام اسہِ آسہِ یہِ اسہِ آسَن سیوٚد کٲشِر بادام آسَن اسہِ آسَن یم ڈوٗنۍ آسَن کِشمِش آسہِ کاجوٗ آسَن کاجوٗوَس آسَن زٕ ترٛےٚ قسم وۄنۍ کَمہِ حساب چھِ نیُن بادامس تہِ آسَن زٕ ترٛےٚ قٕسم بادام چھِ ضوٚرتھ گوجے یٲژٕ چھا ضوٚرتھ کِنہٕ بادامٕے چھِ ڈیٚرَک ضوٚرتھ تِتھ کٔنۍ تہِ بَنہِ بادام کیٚمہِ حساب یہِ کُس ہیوٗ چھِ تۄہہِ نیُن تۄہہِ چھُو نیُن اِتھَے کٔنۍ گَسۍ تہِ گَژھیا آسُن تۄہہِ کَتھ خٲطرٕ چھِ تۄہہِ چھا فنکشَن وَنکشَن کیٚنہہ گَرِ ٹھیک تۄہہِ پیٚیَو سُہ تۄہہِ چھُو بَلکَس منٛز نیُن کِنہٕ کَمٕے چھُو نیُن تۄہہِ یہِ تۄہہِ کوٗتاہ چھُو اچھا ٹھیک کم سے کم حظ پیٚیَو تۄہہِ تۄہہِ پیٚیَو کم سے کم شےٚ ہَتھ رۄپیہِ سُہ کِلوٗ اگر صاف ہیوٗ اے اے پٕلَس بادام آسہِ یہِ سُہ تۄہہِ مارٕکیٹ بادامٕے کُنہِ جایہِ ہے اہَنہٕ تۄہہِ تۄہہِ کیٛاہ کیٛاہ چھُو ضوٚرتھ تُہۍ ہیٚکِو اسہِ سوٗزِتھ نہٕ تتھ کھسَن نہٕ تۄہہِ چارجس کِہِنۍ سُہ چھِ اسہِ سانہِ طرفہٕ فِری کشٹَمرَن خٲطرٕ صیحح آ کیٚاہ چھُو ضوٚرتھ آ سُہ تہِ آسہِ ایٚولیبل آ سُہ تہِ آسہِ ایٚولیبل آ کِشمِش تہِ آسہِ ایٚولیبل تۄہہِ کیٚنہہ تہِ آسہِ منٛز ضوٚرتھ سُہ آسہِ ایٚولیبل خٕزٕرَن منٛز چھِ اسہِ وٕنکٮ۪س ترٛےٚ ژور قٕسم ایٚولیبل اجوا پیٚیَو تۄہہِ کم سے کم اجواہَس تہِ چھِ اسہِ زٕ قٕسم اکھ چھِ لۄکُٹ اجوا اتھ چھُو سُہ تھوڑا لۄکُٹ پہَم یِوان بیاکھ چھِ یوان بوٚڑ اکھ چھِ گَژھان یہٕے ساڑ شےٚ ہَتھ کِلوٗ بیاکھ پیٚیَو تۄہہِ ساڑَے ترٛےٚ ہَتھ آ کیٚاہ چھِ ضوٚرتھ

تۄہہِ کوٗتاہ چھُو سُہ ضوٚرتھ چلو ٹھیک چھِ کیٚنہہ چھِنہٕ پرواے شُکریہِ